اَسَلامُ علیکُم أسۍ حظ چھِ گَرَس منٛز پانٛژھ مٮ۪مبَر یعنے کہِ مٮ۪مبَر اگر کٲشِر پٲٹھۍ وَنو پانٛژھ بٲژ چھِ أسۍ تَتھ منٛز حظ چھُ میون بوے چھُ مےٚ حظ چھِ موج بیٚیہِ حظ چھُ مول بیٚیہِ حظ چھَم بیٚنہِ اَکھ بیٚیہِ حظ چھِ مےٚ پوٚف گَرسٕے منٛز روزَن کیوںکہِ أسۍ چھِ بانڈی پورہ روزان أسۍ حظ چھِ گامٕکۍ تہٕ کیٛاہ چھِ أسۍ وَنان أسۍ حظ چھِ ییٚتہِ وٲر تہِ کَران بہٕ بہٕ حظ چھَس کیٛاہ چھَس وَنان میٛٲنۍ موج حظ چھِ آسان بہٕ حظ چھَس آسان وٕچھان سۄ چھِ کَران کٲم وارِ منٛز رُوان ٲلوٕ سُہ حظ چھِ کَران کٲم گَنٛڈٕ کُلۍ رُوان سُہ حظ چھِ مُجہِ رُوان سُہ حظ چھِ اَسہِ نہ حظ چھِنہٕ بازرَس پٮ۪ٹھ تھومُت کِہیٖنۍ تِکیٛازِ بازرٕ حظ چھِ سبزی یِوان درٛوگ یہِ جٮ۪مہِ پٮ۪ٹھ حظ چھِ یہِ سبزی یِوان یہِ حظ چھِ یِوان واریاہ زیادٕ درٛوٚگ پَتہٕ حظ چھِ رُوان سُہ ہاکھ تہِ بیٚیہِ حظ چھِ أسۍ مٮ۪تھِ بیول تہِ گَری یوان اَسہِ حظ چھِ مٮ۪تھ تہِ گژھان گَری تَیار بیٚیہِ حظ چھِ أسۍ کَران کٲم مےٚ حظ چھِنہٕ پَسنٛد کہِ پَتہٕ گژھو تہٕ گژھو بازَر اَنو میٛٲنۍ موج حظ چھِ رُوان پھُلگوٗپی تہِ گَری أسۍ حظ چھِ بَنٛدگوٗپی کُلۍ تہِ رُوان گَری محنت حظ چھِ کَران سَگ حظ چھِ تِمَن لاگان وَقتہٕ وَقتہٕ حظ چھِ تِمَن کھاد ترٛاوان وقتہٕ وقتہٕ حظ چھِ تِمَن آب دِوان میٛٲنۍ مٔمی حظ چھَس صُبحٲے آسان ؤژھمٕژَن تِمَن آب دِنہٕ خٲطرٕ أسۍ حظ چھِ تِمَن تھاوان وارِ منٛز تِمَن کُلٮ۪ن خَیال کیازِ تھاووکھ تِنہٕ أسۍ یہِ آرام تہِ چھِ کَران اَتھ تہٕ بیٚیہِ حظ چھِ أسۍ کَران کٲم وَندَس حظ چھُ اَسہِ آسان ییٚکیٛاہ شیٖن پیٚنَس تَیار پَتہٕ اَنان گَنٛڈٕ نِہٕلۍ تہٕ تُلان تہٕ رُوان رٮ۪تہٕ کالہِ چھِ اَسہِ تِتھۍ گَنٛڈٕ گژھان تَیار ہٮ۪مبہٕ چھِ رُوان کھانیٲرۍ مۄنجہِ چھِ رُوان بیٖنٕز چھِ رُوان